سَداہ شٮ۪تھ اَکہٕ ہٲٹِس منٛز گٔیے ترٛیٚیِم بیٚیہِ لاسٹِم جنٛگ یُس پانیٖپَتٕچ ٲس کُنہٕ وُہ شٮ۪تھ تہٕ پانٛژَس منٛز گٔے بنٛگالَس پاٹِشَن یَتھ بٮ۪نٛگال تہِ چھِ أسۍ وَنان کُنہٕ وُہ شٮ۪تھ تٕرٛہَس منٛز کَرے گاندی جی یَن ڈانڈی مارٕچ کُنہٕ وُہ شٮ۪تھ پانٛژھ تٕرٛہَس منٛز آیے اِنڈیاہَس منٛز گورمٮ۪نٛٹُک یہِ اٮ۪کٹ اِنٛڈیَن اٮ۪کٹ کُنہٕ وُہ شٮ۪تھ تہٕ سَتٲجی ہَس منٛز گٔیے ہندوستانَس ڈِوِجَن منٛز گٔیَس ڈِوایڈ کُنہٕ وُہ شٮ۪تھ تہٕ پانٛژھ تٲجی ہَس منٛز گٔیے کٲم نیشنَل آرمی یُس قومی فوج چھِ تَتھ لجے ٹرٛایلہٕ